آز چھُ گَرم موسمہِ گَرما ییٚلہِ تہِ چھُ یِوان یِم مٔہۍ ؤہۍ چھِ اَکثَر بیشتَر آسان تہٕ گۄڈٕنِچی کَتھ چھِ کوٗشِش کَرٕنۍ اِنسان کُنہٕ جایہِ آب واب چھُ جَمَع گَژھان یا گَندٕ چھِ آسان گَلازَت چھِ آسان کھۄڑن وۄڑن مَنٛز چھُ یہِ آب آسہِ یا گَرِ آسہِ اِنسانَس یہِ زَن نٮ۪برٕ اَوُٹ لیٚٹ چھِ آسان یِم حظ یہِ باتھ روٗم واش روٗم یا باقٕے آب واب چھُ نیران سُہ چھُ اِنسان کَران کوٗشِش اَڈَر گراوُنٛڈ کَرنٕچ یا کَم کھوتہٕ کَم آب جَمَع دیُن گَژھنہٕ زیادٕ آب گَژھنہٕ گَژھُن جَمَع کَم سریٚہہ تھاوُن تِکیازٕ زیادٕ تَر چھِ یِم مٔہۍ ؤہۍ وُۄتھان أتھ سریٚہہ سٕے تمہِ موٗجوب چھُ اِنسان کوشِش کَران یوٗت نہٕ تیوٗت کَم کَرُن تہٕ گۄڈنیُک چیٖز چھُ یہِ دوٚیِم چیٖز چھُ اِنسان چھُ کَران دوٚیِم چیٖز چھُ اِنسان چھُ کَران کوٗشِش اَگَر آرام کَرٕ شۄنگہِ کَرِ دۄہَس مَنٛز دَرواز وَرواز چھِ آسان کینٛہہ چھِ آسان تِم تھاوٕنۍ بَنٛد تِم گَژھن نہٕ یَلہٕ وَلہٕ روزٕنۍ کِہِیٖنۍ تہِ تکیاز امہِ سۭتۍ چھِ تکیاز اَگَرَے یِم یِلہٕ چھِ روزان مُوٚہ حظ چھُ کَمرَس مَنٛز یِوان اِنسان اَگَر شونٛگہِ وۄنٛگہِ تَتھ تمہ موٗجوب ہیٚکہِ اِنسانَس مُوٚہ وُوٚہ دِتھ ٹوٚپھ ووٚپھ یمہِ سۭتۍ زَن بیٚمٲر ہیٚکہِ تیلِتھ یُس زَن آز چھُ گَژھان یہِ بیٚمٲر ڈینٛگیو چھُ گَژھان یا باقٕے بیٚمارِ چھِ امہِ سۭتۍ گَژھان مَلیریا چھُ ہیٚکان گٔژھِتھ یِہِنٛزٕ ٹۄپہِ سۭتۍ تمہِ موٗجوب چھُ اِنسان کوشِش کَران یوٗت نہٕ تیوٗت یِہِنٛزٕ ٹۄپہِ نِش بَچنُک اور یِہِنٛدِ ٹۄپہِ نِش بَچنٕکۍ چھِ واریاہ طٔریقہٕ اکھ چھُ یُہے زِ آب واب نِش چھُ اِنسانَس دوٗر روزُن کُنہٕ جایہِ چھُن آب واب دیُن جَمَع گَژھنہٕ کینٛہہ گَژھنہٕ آب واب چھُنہٕ جَمَع دیُن گَژھنہٕ کینٛہہ چھُنہٕ دیُن گَژھنہٕ باقٕے اَگَر اِنسان شۄنگہِ وۄنٛگہِ راتَس امہِ ساتہٕ چھُ شۄنٛگنہٕ برونٛٹھ فاسٹ کارڑ چھِ یِوان گُڑ نایٹ چھِ یِوان تِمَن ہُنٛد اِستعمال چھُ کَرُن کَمرَس مَنٛز چھُ شوٚنٛگُن بَنٛد کَمرَس مَنٛز زیادٕ کھُلہٕ یَلہٕ جایہِ مَنٛز چھُ نہٕ شۄنٛگُن کینٛہہ ییٚتنَس باسہِ اِنسانَس مَہیٚن وَہیٚن ہُنٛد خَطرٕ چھُ تہٕ یِتھے پٲٹھۍ چھِ باقٕے